یوگا چھُ پننہِ ہٮ۪لٕتھ مان ژٕ پننہِ باڈی ہٕنٛدِ موٗجوٗب آسان اۭں ٹھیٖک تمہِ سۭتۍ چھِ اسہِ پنٕنۍ باڈی روزان ٹھیٖک ییٚلہِ أسۍ یوگا چھِ کرناوان ہوگاہس منٛز چھ أسۍ واریاہ واریاہ پاٹ تتٮ۪ن کرناوان صُبحن صُلے ہیٚچھن چھِ أسۍ ہوگا کرُن بیٚیہِ چھُ اسہِ باسان ونان سارنٕے مےٚ چھُ کرُن ہتھ کٔنۍ چھُ کرُن یتھ کٔنۍ چھُ کرُن تہٕ کرناون چھِ یوگا پکان چھِ أسۍ یِتھٕے کٔنۍ برٛونٛٹھ برٛونٛٹھ برٛونٛٹھ برٛونٛٹھ اسہِ پتہٕ منٛزٕے ییٚلہِ تتہِ رٮ۪تھ زٕ ترٛےٚ چھِ اسہِ تتہِ گژھان ییٚلہِ أسۍ ہوگا چھِ کران پتہٕ ییٚلہِ أسۍ ہوگا چھِ مۄکلاوان کٔرتھ پتہٕ ییٚلہِ أسۍ گرٕ چھِ واتان پتہٕ چھِنہٕ أسۍ زیادٕ گژھان کلاس دِنہٕ کینٛہہ پتہٕ چھِ أسۍ آسان گری صُبحن وتھان آسان چھِ پارکہِ منٛز کران گری یوگا پریکٹِس پکان چھِ یِتھٕے کٔنۍ برٛونٛٹھ برٛونٛٹھ بیٚیہِ تہِ ٹٮ۪نتھس منٛز اوسُس سکوٗل گژھان سکوٗل منٛز ٲسۍ یِم فارم نٮ۪ران یوگا پریکٹِس نِوان ٲسۍ سکوٗلن منٛز ہاوان یوگا پتہٕ ٲسۍ یوگا کمپٹشن لگان پتہٕ ٲسۍ أسۍ برٛونٛٹھ نِوان کرناوان ٲسۍ یوگا کمپیٚٹشن یُس تتہِ سلٮ۪کٹ گژھِ ہے پکناوان ٲسۍ یِم اسہِ نیشنل نیشنل منٛز ییٚلہِ أسۍ سُہ برٛونٛٹھ برٛونٛٹھ ٲسۍ گژھان کرناوان ٲسۍ تتہِ یوگا یُس أمِس باسہِ ہے یہِ چھُ اصل یوگا کران أمِس چھُ پاے پوٗرٕ ییٚمِس چھ مان ژٕ باڈی تہِ ٹھیٖک پکان ٲسۍ أسۍ تِتھٕے کٕنۍ کرناوان یوگا مےٚ چھِ یوگا اصل ہٮ۪کناوان کٔرتھ بیٚیہِ چھُ تتھ منٛز اسہِ پننہٕ نُے فٲیدٕ مِلان نۄقصان چھُنہٕ اسہِ اتھ منٛز مِلان کہیٖنۍ